شےٚ جَنؤری کُنوُہ شیٚتھ سَتتٲجی پانٛژھ دٮ۪سَمبر کُنوُہ شیٚتھ نَمنَمَتھ ترٛےٚ جَنؤری زٕ ساس ژور ٲٹھ اَگست زٕ ساس شےٚ سَتھ سٮ۪تَمبر زٕ ساس کُنوُہ